بہٕ اوسُس یِتھَے کٔنی گَرِ بِہِتھ تہٕ وۄنۍ ٲس آزٕ سَنڈے تہٕ راتھ آو مےٚ نٮ۪برٕ پٮ۪ٹھٕ دوس اَکھ یور تہٕ آز ٲسۍ منٛز سَنڈے وۄنۍ ووٚن أمۍ دوٚپُن ہے ولہٕ کُن گَژھو چَکر کَرناو ژٕ کٔشیٖرِ منٛز نہٕ مےٚ کُنہِ جایہِ مطلب دوٚمَس ٹھیٖک چھُ وۄنۍ کٔر اَسہِ کٲم أسۍ درٛاے نٮ۪بر اَسہِ کَرے ٹیٚکسی کَرے اَسہِ کیب کَرے اَسہِ تہٕ اَسہِ ووٚن تٔمِس دوٚپُس ہے اَسہِ وَن تہِ ییٚتٮ۪تھ نزدیٖکسٕے نَزدیٖکسٕے منٛز آٹوٗ واٹوٗ بَنیٛا ییٚتٮ۪تھ ییٚتٮ۪ن چھا آٹوٗ واٹوٗ دوٚپُن ٹھیٖک چھُ اہن حظ آ ییٚکیٛاہ یَپٲرۍ کِنٮ۪تھ چھِ یہِ آٹوٗ اَسہِ کٔر کٲم تہٕ ٹٮ۪کسی وول اوس وَنان درٛوٚگ مےٚ دوٚپُن یِتھ کٔنۍ کرے میٲنۍ دوستَن ٹیٚکسی تٔمِس ٲس نہٕ پَے وٕنہِ کینٛہہ تٔمۍ کَرے ٹیکسی مےٚ ووٚن تٔمِس دوٚپَمَس ہے نہ پیٛار ژٕ رُک ژٕ اکھ مِنَٹ أسۍ کَرو یہِ آٹو کَرو أسۍ آٹوٗس منٛز گژھو أسۍ اَصٕل پٲٹھٮ۪نٕے تہٕ وۄنۍ کٔر مےٚ کٲم مےٚ دوٚپ پَکھ أسۍ گژھو ڈَل گیٹ اَپٲری کِنۍ گَژھو نہروٗ پارَک اَپٲری کِنۍ گَژھو نِشاط شالمور ہٲروَن چار چِناری مطلب پوٗرٕ ڈَل کَرو اٮ۪کٕسپٕلور أسۍ یہِ تہٕ پَتہٕ وٕچھو کوٗتاہ گژھِ ہا اَسہِ دۄہَس منٛز کوٗتاہ ہٮ۪کو أسۍ کٔرِتھ تہٕ اَسہِ کوٚر ٹھیٖک اَسہِ کوٚر آٹوٗ آٹوٗ کوٚر اَسہِ أسۍ کھٔتۍ آٹووَس برابر کھٔتۍ أسۍ کیٛاہ چھِ اَتھ وَنان زینا کٔدٕل نِش کھٔتۍ أسۍ آٹوٗوَس تہٕ أمِس ووٚن اَسہِ دوٚپُس ہے وَن سا کوٗتاہ چھُ دیُن ہُہ یہِ تہٕ أمۍ ووٚن دوٚپُن چلو تُہۍ دِیِو مےٚ ترٛےٚ ہَتھ اَسہِ دوٚپُس چلو ٹھیٖک چھُ اَسہِ ترٛٲیِو سا ڈل گیٹ نِش تہٕ أمۍ تہِ مون دوٚپُن ٹھیٖک چھُ أسۍ کھٔتۍ میون دوس کھوٚت أمۍ تُل أمِس اوس کیٛاہ تانۍ بیگ ویگ سۭتۍ تہٕ کیٛاہ تانۍ اَتھ منٛز اوس کیمرا ویمرا أمۍ أمۍ تھوٚومُت تہٕ اَسہِ کٔر کٲم أسۍ گٔے ڈَل ڈَل ییٚلہِ یہِ ووت یہِ گوٚو خۄش یہِ گوٚو تیوٗت زیادٕ خۄش یہِ چھُ وۄٹہٕ تُلان یہِ چھِ وَنان إلٕے تِتہِ چھا بہٕ ووتُس ڈَل اَمہِ پَتَنَے گٔے کٲم مےٚ کٔر کٲم ڈَل گیٹ نِش چھِ پَکان واریاہ زیادٕ ای رِکشاہ وی رِکشاہ باقٕے باقٕے چیٖز تہِ تہٕ مےٚ ووٚن أمِس دوپمَس أسۍ گژھو یورٕ پَک پَکان پَکان اورٕ اگر پَتہٕ تھَکو پَتہٕ ہیکو أسۍ اورَے اِی رِکشا کٔرِتھ یور تامَتھ ڈَل گیٹ چوکَس تامَتھ تتہِ پٮ۪ٹھ ہٮ۪کو پَتہٕ بَدَل آٹوٗ کٔرِتھ تہٕ أسۍ ہٮ۪کو گَرٕ وٲتھ دوٚپُن ٹھیٖک چھُ پَتہٕ وول مےٚ یہِ أتی ڈَل گیٹ نِشی ؤتھۍ أسۍ بۄن اَمہِ پَتہٕ کٔر اَسہِ کٲم اَمہِ پَتہٕ چھِ أسۍ پَکان یہِ چھُ تُلان فوٹو یہِ گوٚو خۄش یہِ چھُ مےٚ وَنان یہِ جاے کیٛاہ چھِ دوٚپمَس یہِ چھُ ڈَل یہِ چھِ شِکارا یہِ چھِ یِم چیٖز اَمہِ پَتہٕ پَکان پَکان گٔے گۄڈٕنٮ۪تھٕے آے اَسہِ اَتٮ۪تھ گاٹھ نمبر وَن گاٹھ نمبر زٕ ترٛےٚ ژور یہِ چھِ وٕچھان اَتہِ ٲسۍ باقٕے ٹیوٗرِسٹ تہِ آمٕتۍ تِم تہِ ٲسۍ اَتہِ اٮ۪کٕسپلور کَران تہٕ یہِ گوٚو خۄش پَکان پَکان گٔے اَسہِ رٔٹ أتی گۄڈٕ بیل پوٗری بیل پوٗری کھے اَسہِ تہٕ وۄنۍ وٲتۍ أسۍ أتی نہروٗ پارَک نہروٗ پارک ییٚلہِ أسۍ وۄنۍ وٲتۍ امہِ دوٚپ دوٚپُن وَلہٕ أسۍ گژھو نہروٗ پارک تہٕ کیٛاہ چھِ اَتھ وَنان یہِ وۄنۍ اوس مےٚ تَتٮ۪تھ اَکھ شِکارا وول سُہ اوس مےٚ زانان تہٕ مےٚ کٔر کٲم مےٚ دِتۍ أمِس پونٛسہٕ کینٛہہ تہٕ أمِس دیُت مےٚ کَمٕے أمِس دیُت مےٚ رۄپیہِ ہَتھ دوٚپمَس ہے وَنۍ کَر اَسہِ ہُہ یہِ کَم تہٕ أمۍ نی ٲسۍ نہروٗ پارَک اَمہِ وُچھ نہرو پارَک تُلِن فوٹو ووٹو ہُہ یہِ تہٕ یِتہِ گوٚو خۄش اَمہِ پَتہٕ نَے گٔے کٲم اَمہِ پَتہٕ گٔے کٲم وۄنۍ ییٚلہِ یہِ نہروٗ پارَک گوٚو تہٕ أمِس دوٚپ مےٚ دوپمَس وَل پَکھ اَسہِ چھُ باقٕیَن جایَن تہِ گژھُن مگر یہِ گوٚو یوٗتاہ خۄش یہِ اوس نہٕ مانانٕے یہِ نیرُن دوٚپمَس وَلہٕ پَکھ پَتہٕ کوٚڑ مےٚ یہِ تَتہِ نہرو پارکہِ منٛز واپَس تٔرۍ أسۍ تٔتھۍ شِکارِ منٛز واپَس ییٚمہِ سایڈٕ تہِ وۄنۍ دوٚپ أمۍ دوٚپُن ہے وۄنۍ تھٔکۍ تھوڑا وۄنۍ کَرو بیٚیہِ آٹو أسۍ تومَس ٹھیٖک چھُ اَسہِ روٚٹ ای رِکشاہ ای رِکشاہ روٚٹ اَسہِ بَرابر نِشاط تامَتھ تٔمۍ رَچہِ اَسہِ پَنژاہ رۄپیہِ دۄن نَفرَن تہٕ وٲتۍ أسۍ نِشاط نِشاط ژاو یہِ گوٚو خۄش تَتہِ پٮ۪ٹھ اوس وٕچھان چار چِناری تُلِن تَتہِ تہِ فوٹو آب واب ہُہ یہِ پَتہٕ کھیوٚو اَسہِ تَتہِ أسۍ ژاے ہوٹلَس منٛز

کٔر اَسہِ پَتہٕ کٲم أسۍ بیٖٹھۍ پَتہٕ کھٔتۍ بیٚیہِ بوٹَس

أمِس تہِ لوٚگ مَزٕ یہِ تہِ اوس ایٚکٕسپٕلور کَران اَصٕل پٲٹھۍ اَمہِ پَتہٕ کٔر اَسہِ کٲم اَمہِ پَتہٕ ووٚن مےٚ أمِس تَمہِ پَتہٕ گٔیے أسۍ شالمور تہِ مگر اَسہِ آو نہٕ تیوٗتاہ ٹایم کِہیٖنۍ اَمہِ پَتہٕ کوٚر اَسہِ أتھٕے آٹوٗ ای رِکشاہ واپَس پَنٛژاہ رۄپیہِ ڈَل گیٹ چوکَس تامَتھ ڈل گیٹ چوک پٮ۪ٹھ کوٚر بیٚیہِ آٹوٗ تاکہِ زینا قدل تامَتھ واپَس تٔمۍ رٔٹۍ اَسہِ ساڑ ترٛےٚ ہَتھ تہٕ یورٕ ییٚمۍ رٔٹۍ تٔمۍ رٔٹۍ ترٛےٚ ہَتھ کیٛازِکہِ سُہ اوس زانان آسہِ تہٕ یی اَسہِ روٗد سون یہِ